ہیٚلو اَسلام علیکُم تُہۍ چھِو حظ سرینَگر ٹیکسی سٹینٛڈ پٮ۪ٹھ اَسہِ حظ ٲس کَرُن اَسہِ حظ اوس برٛٮ۪درَس یُن نیٚبرٕ پٮ۪ٹھ سریٖنَگَر اِیَرپوٹ تَتہِ پٮ۪ٹھ حظ چھُ تٔمِس پَتہٕ واتُن پُلووم سٹینٛڈ ٹیکسی سٹینٛڈَس منٛز اَسہِ حظ دوٚپ یہِ تُہۍ تُہۍ حظ کَرو أسۍ لوکیشَن تَتِچ تہِ سٮ۪نٛڈ بیٚیہِ حظ کَرو أسۍ پنٛنہِ گامٕچ لوکیشَن تہِ سٮ۪نٛڈ اَسہِ حظ دوٚپ تُہۍ تُلِہُن سُہ تَتہِ پٮ۪ٹھ تہٕ تُہۍ واتنٲوُن سُہ پُلووم بیٚیہِ حظ دوٚپ اَسہِ مطلب ریٹ کیٛاہ ہیٚیِو تُہۍ تہٕ تَتہِ پٮ۪ٹھ یوٚتھَس تانۍ کیٛاہ ہیٚیِو تُہۍ ریٹ تہٕ اَسہِ حظ دوٚپ تَتھ گژھِ تھوڑا ڈِسکاوُنٛٹ کہِ کَم پَہمَتھ گژھِ